اسلام وعلیکُم ورحمتة الله ہاں جی تُہی چھِ حظ کرٛنٛچ میٚمورِیَل ٲں بہٕ ٲسٕس ٮ۪ژھان زانُن کہِ میٛٲنۍ کیٛاہ مےٚ پٔرفامَنس کِژھ چھےٚ روٗزمٕژ ییٚمہِ ؤرِیِچ آ مےٚ حظ چھُ ناو شافیا جی ٲں ٹُویلتھٕ ایٚٹی فایِو کٔم کٔمۍ کٔمۍ سَبجَکٹٕز ٲسۍ

جی

آہَن حظ ٹھیٖک حظ چھُ

مےٚ حظ ٲس ٹھیٖک کٔرمٕژ تہٕ گَژھان حظ چھَ بہٕ حظ کَرِ کوٗشِش یہِ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ آہَن حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چلو اسلام وعلیکُم